سانہِ کٔشیٖرِ منٛز چھِ مَشہوٗر ڈانٕس تَتھ وَنان روٚف چھِ ییٚتہِ یِم کورِ کران چھےٚ نا کوٗرِ کران روٚف کران تہٕ دپان روٚف کَرُن یہِ چھِ زیادٕ کران خانٛدرن پٮ۪ٹھ یا ییٚلہِ تہِ کانٛہہ خوٗشی ہُنٛد موقعہٕ آسہِ تَمہِ وِزِ چھِ یہِ ڈانٕس کران